میون گام چھُ پَتھن یہِ چھُ اکھ گام یُس ڈِسٹرک پُلوٲمِس منٛز چھُ تہٕ یَتھ سٹیٹ چھُ یِوان جموں اینٛڈ کشمیٖر میون گام چھُ وارِیاہ اَصٕل تہٕ وارِیاہ بہتریٖن ییٚتِکۍ لُکھ چھِ وارِیاہ اَصٕل یِم چھِ وارِیاہ شریٖف تہٕ پُراَمُن لُکھ اَمہِ کِنٮ۪تھ چھِ مےٚ یہِ پَنُن گام وارِیاہ خۄش گَژھان میٲنِس گامَس منٛز چھُنہٕ کٕہٕنۍ تہِ لڑٲے کران تہٕ سٲری چھِ وارِیاہ نیکھ تہٕ ایٖمان دار اَمہِ کِنٮ۪تھ تہِ چھُ مےٚ یہِ پَنُن گام وارِیاہ خۄش گژھان سانہِ گامٕکۍ لٕکھ چھِ وارِیاہ مَدَت گار یِم اَکھ أکِس مَدَتھ چھِ کَران مُشکِلَن منٛز تہٕ میون گام چھُ وارِیاہ بہتریٖن باقیو گامو کھۄتہٕ اِسی لیے چھُ میون گام وارِیاہ پَسَنٛد کَرنہٕ یِوان ڈِسٹِرک پُلوٲمِس منٛز